ییٚتہِ چھِ اَسہِ کالیج ڈگری کالیج تَتہِ چھِ ساینس تہِ چھُ آرٹٕس تہِ چھِ مگر ییٚتہِ چھِ نہٕ اَسہِ تِم پرٛوفیشنَل کالیج کینٛہہ یِم زَن نیٚبرٕ چھِ باقٕے سِٹیٹَن منٛز اِنڈیاہس مطلب پرٛیویٹ پرٛوفیشنَل کالجَس میٚڈِکَل کالیج تہِ چھِ وۄنۍ میڈِکَل کالج تہِ چھِ نہٕ ییٚتہِ تِتھۍ کینٛہہ ییٚتہِ چھِ آکھ زٕ وۄں چھِ ڈِسٹرک کالیج بَنٲیِکھ وۄن مَگر تیٖتیاہ چھِ نہٕ کیٚنٛہہ یِتھ کٔنۍ نی۪برٕ چھِ ییٚمہِ خٲطرٕ لٔڑکَن چھُ پیٚوان گژھُن وُنی زَن چھُ اِنجینٔرِنٛگ اِنجٔرِنٛگ منٛز چھِ تیٖتۍ فیٖلڈٕ ییٚتہِ چھِ لِمٹِڈ وٕنہِ ییٚتہِ چھُ اَسہِ این آۍ ٹی اَکُوے اِنجینٔرِنٛگ کالیج میڈِکَل کالیج تہِ چھُ میٚڈِکل کالیج چھِ وۄنۍ ڈِسٹرک وایِز مگر اِنجینٔرِنٛگ منٛز چھِ اَسہِ واریاہ اَکوے کالیج ییٚتہِ وٕنہِ بیٚیہِ چھُ زٕ کوٗرا اَتہِ تہِ چھِ نہٕ تیٖتۍ کورسِز کینٛہہ ییٚمہِ خٲطرٕ لٔڑکَن چھُ پیٚوان اَسہِ کورٮ۪ن چھُ گژھ پیٚوان گژھُن اَسہِ مطلب کٔشیٖر نٮ۪بر یا اِنڈیا نٮ۪بَر تہِ تہٕ نہَ تہٕ چھُ ساینس واینس چھُ ہُہ یہِ مگر ساینسَس منٛز تہِ چھِ تیٖژاہ سپ سپیشلایزیشَن ونکیٚنَس تہِ مطلب یِم کورسِز اویلیبٕل چھِ نہٕ یا ییٚتہِ چھِ پَتہٕ پیٚوان سُہ الیکٹِک پیپَر رَٹُن تَتہِ چھُ پیٚوان لٔڑکَس بِچارَس فورسلی کانٛہہ سَبجَکٹ پَرُن ایز ایلیکٹِو سَبجَکٹ یَتھ منٛز تٔمِس اِنٹرسٹ چھِ آسان کیٛاز ٹیٖچر چھُ نہٕ آسان اولیبٕل کینٛہہ تَمہِ خٲطرٕ چھُ پیٚوان ییٚتہِ کٮین سٹوٗڈنٛٹ نٮ۪بر گژھُن ییٚتہِ چھِ نہٕ وَۄنۍ تیٖژھ اویلیبلٹی کینٛہہ کورسَن منٛز تہِ بیٚیہِ چھِنہٕ ٹیٖچِنٛگ ٹیٖچَر تہِ فیکَلٹی تہِ چھےٚ نہٕ ایویلیبل کالجَن منٛز کینٛہ اِون اِن سیٚنٹرل ینیورسٹی تہِ چھُ نہٕ تیوٗتاہ وٕۄنہِ کینٛہہ لڑکَن چھُ پیٚوان پَتہٕ نٮ۪بر گژھُن